یِم زَن جنرٔلی سِم کَمپٔنۍ ییٚتہِ چھِ یوٗز یِوان کرنہٕ تِمو منٛز چھِ اَیرٹیٚل ووڈا فون جِیو جِیو وغیرہ وغیرہ چھِ یِوان یوٗز کرنہٕ تہٕ اَیرٹیٚلُک کَنیٚکشن تہٕ جِیو کَنیکشن ہسا چھِ یِمو دۅیو منٛز سارِوٕے کھۄتہٕ زیادٕ یِمو منٛز سارِوٕے کھۄتہٕ زیادٕ مَضبوٗط تہٕ میٛانہِ حِسابہٕ چھُ اَیرٹیٚلُک نیٹ ؤرک سارِوٕے کھۄتہٕ اَصٕل تہٕ آسان تہٕ جِیوُک نیٹ ؤرٕک چھُ ؤنہِ کُنہِ کُنہِ ایریاہَن منٛز یِتھٕ پٲٹھۍ گامَن منٛز کَمزوٗرٕے پَہم کیٛازِ کہِ بہٕ چھُس پانہٕ گامُک تہٕ روزان چھُس اَز کَل شَہرٕ سری نَگرٕ ییٚتہِ ہسا چھُ باسیٚو نہٕ مےٚ کانٛہہ تہِ لوکَل نیٹ ؤرٕک سٔروِس پرُوایڈر سٲنِس ایریاہَس منٛز اَلبتہٕ یہِ کہِ یِمَے اِنٹرنیٹ سٔروِس پرُوایڈر یِتھٕ پٲٹھۍ اَیرٹیٚل جِیو وغیرہ چھِ ییٚتہِ آسان